اَسلام علیکُم وعلیکُم سَلام اَسلام علیکُم ٹھیٖک چھِو حظ گرِ چھِوا سٲری ٹھیٖک وۅنۍ حظ گوٚژھُس تگُن آسُن تُہۍ چھِو حظ گاڈٕ وٲلۍ کٕم گاڈٕ حظ چھَو کٕننہِ کٲشرِ حظ آسہٕ ضروٗرت کۭتِس حظ چھِو کٕنان یہِ حظ چھُ زیادٕ درٛۅگ ہَے نہَ حظ یے چھُ زیادٕ درٛۅگ گژھان ڈاے ہَتھ اَگر حظ کِلوٗ دِیو ہے نہَ أسۍ حظ چھِ اَنان اَسہِ چھُنہٕ یہِ کہِ نٔزدیٖکٕے ییٚتٮ۪تھ گۄلاب کاک بیٚیہِ حظ چھِ ہار بوبہٕ تُہۍ حظ چھِو زیادٕ درٛۅگ کٔنان ما

بیٚیہِ حظ چھِ کٲشِرۍ ضروٗرت ؤنِو حظ تُہۍ مۄختصرے ؤنِو حظ وۅنۍ سہلٕے چھا ہَے اَز حظ چھُ زینان زینان خوٗن نیران

ہے نہَ حظ مےٚ نہَ حظ لَگن نہٕ